ہیلو کُم سَلام ؤنِو حظ اۭں ٹھیٖک پٲٹھۍ تُہۍ چھِو ٹھیٖک آ آ بُٹیٖک پٮ۪ٹھٕے چھَس آ ٹھیٖک پٲٹھۍ آ کٔمۍ یہِ ؤنۍ تو ڈِزایِن ؤنِو تُہۍ آ ٹھیٖک یہِ ما چھُ لگاوُن پیچ وغیرہ کیٚنٛہہ کُنہِ آ کینٛہہ ما چھِ چوٗرۍ وٗرۍ بَناوان یا گول ما چھُ کانٛہہ سُوُن آ آ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کَمہِ دۄہ أنِو تُہۍ اچھا کیٚنٛہہ چھُنہٕ تہٕ توتہِ تَمہِ پَتہٕ تہِ وٕچھۍ زیو تُہۍ ییٚتٮ۪ن یہِ بیٚیہِ کیٚنٛہہ چھِ نٔے یِم ڈِزایِن تہِ تِمو منٛز اگر تۄہہِ کانٛہہ پَسنٛد آوٕ تہٕ تیٚلہِ تیٚلہِ بَناوو تیُتھُے اۭں سَنڈے اۭں أسۍ کیٛاہ سا چھِ ہیٚوان پانٛژھ ہَتھ آ اے نہ حظ نہ تمیُک نہٕ ہیِو تُہۍ ٹٮ۪نشَن کِہیٖنۍ نہٕ ٹایمَس پٮ۪ٹھ حظ برابر کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ تُہۍ یی زیٚو أنۍ زیٚو تُہۍ کیٚنٛہہ چھُنہٕ چلو ٹھیٖک چھُ اَ